بہٕ چھُس روزان أکِس کشمیٖر کِس أکِس گٲمی علاقس منٛز سٲنِس کشمیٖرس منٛز چھِ مین پارٹی یۅس بہٕ ونان چھُس وُنکٮ۪نس سُہ چھُ اکھ چھُ نیشنل کانفرنس یۄس چھِ بییٚہِ چھُ پی ڈی پیپلز ڈیموکریٹِک پارٹی تہٕ بییٚہِ چھِ کانگریس یِم ترٛےٚ پارٹی چھِ مین اَسہِ ییٚتچہِ جموں کشمیٖرس منٛز وُنکٮ۪ن لبنہِ یِوان ییٚمہِ کِنۍ وُنکٮ۪ن چھِ بی جے پی تہِ چھُ وُنکٮ۪ن وُنکٮ۪نکِس دورس منٛز ییٚتہِ ہٮ۪وان یہ پنُن یہِ کٲم انٛجام دِنۍ

یُس ہسا یہِ پارٹی بنے یہِ یُتھے ہسا سون یُس یہِ جموں کشمیٖر چھُ یہِ اوس علاحدٕ اکھ ریاست یہِ اوس الگ اکھ مُلک اکھ یتھُے پتہٕ ہندوستانس سۭتۍ اَسہِ یہِ گوٚو کولیشن تہٕ پتہٕ ہسا تِم تٔتھۍ دوران شاید یِم پوٗرٕ چھِ نہٕ مےٚ پتاہ ہِسٹری ہُنٛد کیٚنٛہہ مگر تٔتھۍ دوران آیہِ یِم پارٹی وجوٗدس منٛز ییٚمہِ کِنۍ پتہٕ یِمو الیکشن لٔڈۍ یا مطلب اَسہِ اوس پتہٕ یِہُنٛدے آسان پَتہٕ مِنِسٹر یا شیخ عبدُ اللہ ونہٕ بہٕ مین پارٹی چھِ اَسہِ وُنکٮ۪نس یِمو ترٛیٚو منٛز ونہٕ بہٕ سُہ چھُ خٲلی آ نیشنل کانفرنس یُس شیخ عبدُاللہ ہٕنۍ پارٹی ٲس تٔمۍ سٕنٛدۍ مطلب نیٚچو اوس فاروق عبدُاللہ یا عمرعبدُاللہ چھُ وُنکٮ۪ن تٔمۍ سٕنٛز کٲم انجام دِوان